کٔشیٖر منٛز یوٚتَس تام مےٚ چھِ پاے فیٚمَس ڈِش یُس یوٗجولی ہَر کُنہِ گَرَس منٛز پرٮ۪پیر چھےٚ گَژھان بیٚیہِ ہَفتَس منٛز أکِس یا دۄن دۄن چھُ سُہ پرٮ۪پیر گژھٲنی گژھن تیار گژھٲنی گژھان تَتھ چھِ وَنان ہاک کٲشُر ہاک کَشمیٖری ہاک سُہ گوٚژھ کٲشرٮ۪ن آسنُنٕے آسنُنٕے اگرَے کٲشِر خبر کیٛاہ تہِ کھٮ۪ن ماز میٖٹ چِکَن وازوان مگر ہاکں گوٚژھ أنی ہَو آسُن ہاکھا بتا چھِ یِم وَنان کٲشِر پٲٹھۍ ٲسۍ تَتھ سُہ چھُ واریاہ اَصٕل چیٖز ہاکھ چھُ زَبردست چھُ لَگان بٮ۪مارٮ۪ن وٮ۪مارٮ۪ن تہِ اَصٕل بیٚیہِ گَژھِ یہِ آسُن ہر کُنہِ گَرَس منٛز یِتھ کٔنۍ چھُنہٕ یِتھ کٔنۍ چھُنہٕ اَتھ کانٛہہ تہِ سِٹال ییٚتٮ۪ن یہِ آسہِ ایولیبل کُنہِ کُنہِ رٮ۪سٹورَنٹَس پٮ۪ٹھ چھُ آسان ایولیبل الدو ہَر کُنہِ جایہِ چھُنہٕ آسان ایولیبل کینٛہہ البتہ ہر کُنہِ گَرَس منٛز چھُ یہِ پرٮ۪پیر گَژھان تہٕ یہِ چھُ لوکَل ڈِش اَکھ یہِ چھُ تَگان لوکَلَن اَصٕل پٲٹھۍ بَناوُن بیٚیہِ چھِ تِمَن تَگان یہِ اَصٕل پٲٹھۍ رَنُن وَنُن تہٕ تمہِ سۭتۍ چھُ یہِ گژھان اَصٕل مزٕدار یہِ چھُ یِوان وارِیاہَن چیٖزَن سۭتۍ رَننہٕ ہاکھ تہٕ ماز چھُ یِوان رَننہٕ کۄکُر تہٕ ہاک چھُ یِوان رَننہٕ ژامَنٕۍ تہٕ ہاک چھُ یِوان رَننہٕ یِتھے پٲٹھۍ یہِ چھِ واریاہَن واریاہَن چیٖزَن سۭتۍ یِوان رَننہٕ تہٕ بیٚیہِ واریاہَن واریاہَن ڈِفرَنٛٹ سِٹایلَن منٛز یِوان رَننہٕ